وَعلیکُم اَلسَلام اصٕل پٲٹھۍ اۭں ہر کانٛہہ مٲچھ چھُ یہِ ییٚتہِ دستیاب ؤنِو اۭں پِوَر مٲچھ چھُ مین مارکیٚٹ گانٛدربَلس منٛز سوٗن دُکان نَہ نَہ أسۍ چھِنہٕ یہِ مِلاوٹ ماچھ کٕنان کیٚنٛہہ تُہۍ یِیُوتُہۍ ہیٚکیو ٹیٚسٹہٕ تہِ کٔرِتھ سٲنِس ماچھَس اسہِ چھُ یہِ آسان پانہٕ ییٚتی تِم چھِ آسان بانہٕ تِمنٕے منٛز چھِ آسان پتہٕ وُچھُو تُۄہہِ کوٗتاہ چھُ نیُن تُہۍ أنزیٚو اورے کیٚنٛہہ سۭتۍ اۭں شیٖشو بٲتلن منٛز ربڈوٗ بٲتلن منٛز چھُنَہ خراب گَژھان ساڈ کاہ شٮ۪تھ چھُ گَژھان ماچھ کِلو اۭں تۄہہِ چھُو پاے اَتھ کوٗتاہ یہِ ٹایم چھُ لَگان ماچھ بَناونس وارِیاہ ٹایم اَتھ چھُ وارِیاہ یہِ پرٛاسیٚس آسان وۄنۍ کیاہ سمجھاوہو بہٕ تۄہہِ یِم چھِ پیٚوان نَہ سُہ گوٚو بَدل أسۍ چھِنہٕ سُہ یہِ سُہ کار کَران کیٚنٛہہ سُہ چھُ آسان کھنٛڈٕے یوٗت اۭں نَہ سون ماچھ تُہۍ ہیٚکِو ٹیٚسٹہٕ کٔرِتھ اَتھ تٔتی دِمو أسۍ ٹیٚسٹہٕ کٔرِتھ سُہ چھا یہِ کِن نَہ أسۍ چھِنَہ وارِیاہ کال چھُ اَتھ لَگان یہِ چھُ وارِیاہ بوٚڑ یہِ آسان یہِ چھُ پیٚوان تِم چیٖز تِم ڈبہٕ وَبہٕ بَناوٕنۍ پتہٕ باغن منٛز تھاوٕنۍ پتہٕ چھِ تُلرِ یِوان تِمن اَتھ چھُ وارِیاہ ٹایم لَگان یہِ ماچھ بنٛنس اَتھ چھِنہَ محنت لَگان واریاہ تمے چھُ یہِ درٛوگ آسان تُہۍ کَتہِ چھُو روزان اَدٕ ہو تۄہہِ کیاہ گٲنٛٹہٕ کھٔنٛڈ لگوٕ تۄہہِ اسہِ چھُ مین ما دوٚپمو نَہ مین مارکیٚٹ چھُ أسۍ مین مارکیٚٹ گانٛدربل یِیُو تُہۍ تَتیٚن چھُ مین مارکیٚٹسٕے منٛز سوٗن دُکان تَتھ چھُ بوڑ ووڑ لَگٲیِتھ نیٚبرٕکٔنۍ تۄہہِ یِیُو پانَے سمجھ

اۭں تُۄہہِ کوٗتاہ ماچھ چھُو نیُن ٲں کیٚنٛہہ چھُنہٕ یِیُو تُہۍ اسہِ آسہِ ماچھ ییٚتہِ اۭں یہِ چھُ وارِیاہ درٛوگ گَژھان اَتھ چھِنَہ آسان ڈِمانٛڈ تہِ واریاہ تکیازِ یہِ چھُ وارِیاہن چیٖزن لَگان یہِ چھُ وارِیاہن یِمن دَوا تمے اۭں اۭں جوڈٕ والٮ۪ن لَگان بیٚیہِ کٲنٛسہِ اگر چھٲتۍ آسہِ خراب تِمن لَگان بیٚیہِ چھُ اۭں تریشہِ منٛز تٔرٲیِتھ چھُ اَتھ وارِیاہ فٲیدٕ بیٚیہِ چھُ بُزرگن لگان یہِ زیادٕ تِمن چھِنَہ خراب امہِ سۭتۍ چھِ تھوڑا یہِ تِمن وُشنیر ہیٚو روزان اۭں کٲنٛسہِ تہِ ہیٚکو دِتھ مگر زیادٕ چھُنہٕ آسان کھیٚون امہِ سٕتۍ چھُ گَژھان پتہٕ تھوڑا پرٛابلِم تہٕ البتہ یہِ چھُ دَوا سٲرسٕے مگر یہِ چھُ آسان کَمٕے میٚقدارس منٛز کھیٚون کَمٕے کَمٕے اۭں سارںٕے ہیٚکو دِتھ نَہ سٲرے یِم چھِ سٲری چھِ ہیٚکان کھیٚتھ مگر بَچس گَژھہِ نہٕ دیُن زیادٕ تکیازِ بچہٕ چھُنَہ آسان لَکوٹ تمے اۭں ہُتھ کٔنۍ تہِ چھِ ہیٚکان کھیٚتھ کانٛہہ چھُ ژۄچہِ مَتھان یا تریشہِ منٛز چھُ تَرٛاوان یا ہُتھ کٔنۍ تہِ چھِ کھیٚوان یہِ چھُ وارِیاہو طرفو یِوان کھیٚنہٕ اۭں اۭں اَدٕ کہِ اَدٕ کہِ بیٚہو خۄدایس حَوالہٕ اَدٕ سَہ بیٚہو